یِم ہَسا اَسہِ گامَن منٛز چھِ سکوٗل آ تمَن ہَسا چھِ آسان ٹایلیٹ تہِ اَصٕل ڈِرٛنٛکِنٛگ واٹَر تہِ حظ چھِ آسان اَصٕل بُکٕس تہِ چھِ آسان اَصٕل ڈٮ۪سکٕز تہِ آسان اَصٕل بٮ۪نٛچٕس تہِ حظ چھِ آسان کھٮ۪ن تہِ حظ آسان اَصٕل مطلب وِلیجَس منٛز چھِ آسان ٹالِٹٕچ کَتھ کَرو ٹالِٹ حظ چھِ آسان صاف صُبحٲے چھِ یِوان صُبحٲے چھِ آسان مطلب سکوٗلُک پیان سُہ ہَسا چھِ تھاوان ٹولیٹ والیٹ صاف کٔرِتھ سُہ ہَسا چھِ تھاوان تَتہِ آب تہِ ہَر کیٚنٛہہ صاف کٔرِتھ بیٚیہِ ہَسا چھِ تھاوان سُہ اَصٕل آب تہِ بَچَن خٲطرٕ ترٛیش چٮ۪ن خٲطرٕ سُہ ہَسا چھِ تھاوان سُہ گۄڈَے صُبحٲے صاف کٔرِتھ تَتہِ ہَسا چھِ آسان سٲنٮ۪ن سکوٗلَن منٛز یِم لَگٲیِتھ پیورِفایَر تہٕ یِمو ہَسا آب چھِ صاف روزان یُس ہَسا بیٚیہِ آزُک آب چھُ نہٕ سا چھُنہٕ چٮ۪ن چیوٚن لایق تہِ کِہیٖنۍ تَتھ ہَسا گَژھِ ضٔروٗری تہٕ ضوٚروٗری آسُن پیورِفایَر آ بُکٕس تہِ ہَسا چھِ آسان اَسہِ اَصٕل یِم ہَسا چھِ سکوٗلَن منٛز چھِ کِتاب آسان تم ہَسا چھِ آسان اَصٕل صاف آسان ڈٮ۪سکٕس یِم چھِ أسۍ آسان یَتھ پٮ۪ٹھ أسۍ کِتاب چھِ تھاوان تٕم ہَسا چھِ آسان اَصٕل تم ہَسا چھِ آسان اَصٕل کَمفٲٹ آسان یِم ہَسا بٮ۪نٛچ چھِ آسان تم ہَسا چھِ آسان زَبَردَس بیٚنچَن پٮ۪ٹھ ہَسا چھِ أسۍ کِتاب تھاوان یہِ ہَسا چھِ وارِیاہ اَصٕل حِساب آسان یُس حظ کھٮ۪نٕچ کَتھ کَرو آ کھٮ۪ن حظ اَصٕل آسان أسۍ ماز آسان ہَفتَس منٛز ترٛیٚیہِ لَٹہِ ترٛٮ۪ن دۄہَن حظ ٲس آسان سَبزی مطلب اَسہِ حظ پَزِ وٕ بہٕ اَکھ چیٖز کَرُن بَچَن گَژھِ پَرناونَس سۭتۍ گِنٛدناوٕنۍ تہِ یُس ہَسا بَچہِ چھِ یِمَن گَژھِ پَرناونہٕ سۭتۍ گِنٛدناوٕنۍ تہِ یِم ہَسا نَتہٕ بور گَژھان بیٚیہِ ہَسا ٹالٹٕس چھِ یِم ہَسا چھِ آسان صاف یِمَن ہَسا پیان کَران صُبحٲیی صاف ڈِرٛنٛکِنگ واٹرس چھُنہ سُہ چھُ صاف آسان تَتھ ہَسا چھِ پیورِفَیَر آسان لَگٲیِتھ پَتہٕ چھِ بَچہِ چٮ۪وان تَمے منٛز ترٛیش سُہ سۄ اَصٕل یُس ہَسا واٹَر ہٮ۪مہِ چٮ۪مو سُہ نہ سا چھُنہٕ چون لایق آسان کیٚنٛہہ یوٚتانۍ یَتھ پیورِفایر آسہِ کانٛہہ لَگٲیِتھ بٮ۪نٛچٕز ہَسا چھِ آسان اَصٕل کَمفٲٹ اَسہِ چھِ بٮ۪نٛچٕز اَصٕل آسان وُڈٕن بیٚنچٕز سکوٗلَن مَنٛز تم ہَسا اَصٕل اَسہِ پَزِ وٕ اَکھ چیٖز کَرٕنۍ کٲم شُرٮ۪ن پَزن نہٕ تٕم پھٕٹراوٕنۍ یا کیٚنٛہہ کِتاب نہٕ ژَٹنہِ یا ٹایلیٹ نہٕ گنٛد کَرٕنۍ یُس ہَسا ٹولیٹ آسہِ کَران سُہ ہَسا ٲسۍ پَتہٕ چھَلان تہِ واپَس